اَگر أسۍ زمیٖندارن ہٕنٛز کتھ کَرو زمیٖن دار کیٚازِ چھِ کران خۄدکٔشی اَتھ چھِ آسن واریاہ زیادٕ ریٖزن تِکیازِ یہِ زمیٖندار چھُ کران پَنٕنہِ زمیٖنَس پٮ۪ٹھ واریاہ زیادٕ محنت یہِ چھُ اَتھ کھاد تراوان یہِ چھُ یہِ کھنان یہِ چھُ اَتھ کھاد تراوان یہِ چھُ بیول وَوان یہِ چھُ یَتھ تَیار کران یَتھ پنٕنِس فصلَس أمِس چھُ واریاہ ٹایم اَتھ پٮ۪ٹھ خرٕچ گژھان واریاہ محنت اَتھ پٮ۪ٹھ کران چھُ یہِ یہِ چھُ تاپس منٛز تہِ یہِ چھُ روٗدَس منٛز تہِ واریاہ زیادٕ اَتھ زمیٖنس کٲم کران پَنُن فَصٕل بَناونہٕ خٲطرٕأمِس چھُ واریاہ ٹایم اَتھ لگان واریاہ محنت لگان یتھُے پَتہٕ أمِس یہِ فصٕل چھُ تَیار گژھان تَمہِ ساتہٕ چھےٚ نہٕ أمِس پَتہٕ پوٗرٕ ریٹ یِوان کیٚنٛہہ ییٖتِس یوٗتاہ أمِس اَتھ محنت چھےٚ آسان لٔجمٕژ یوٗتاہ أمِس اَتھ پونٛسہٕ چھُ آسان لوگمُت تیوٗتاہ چھُ نہٕ اَتھ پَتہٕ پونٛسہٕ یِوان کیٚنٛہہ پَتہٕ چھُ یہِ گژھان مجبوٗر خۄدکٔشی کرنہٕ خٲطرٕ أمِس چھُ نہٕ وَسان أمِس چھُ آسان دوہ اوٚنمُت أمۍ چھُ آسان کھاد أنمٕژ أمۍ چھُ آسان بیول اوٚنمُت أمِس چھُ نہَ وَسا ن دوہ وول نَکھہٕ نہ چھُ أمِس وَسان کھادِ وول نَکھہٕ نہ چھِ أمِس پَنٕنۍ محنت اَتھ منٛز یِوان اَتھ منٛز چھُ نہٕ أمِس کٔہنۍ فٲیدٕ یِوان تَمہِ ساتہٕ چھُ پَتہٕ یہِ مجبوٗر گژھان یہِ زمیٖندر خۄدکٔشی کرنہٕ خٲطرٕ اَگر اَتھ گورمیٚنٛٹ کرِ اَگر گورمیٚنٛٹ کیٚنٛہہ سِٹیپ تُلہِ سُہ ہٮ۪کہِ یَتھ رُکٲوِتھ سُہ ہٮ۪کہِ اَتھ سٹور اَتھ مالَس کٔرِتھ ییٚمہِ ساتَن یہ مال چھُ آسان سورُے یِکَے وَٹ جمع پَتہٕ چھٕ یہِ سوزان اَتھ چھُ نہٕ یِوان تَمہِ ساتہٕ کِہینۍ یِتھ کٲٹھٮ۪ن ژوٗٹھ چھ آسان یِتھ پٲٹھٮ۪ن ڈوٚنۍ چھِ آسان ییٚمہِ ساتہٕ أسۍ یہِ وقتَس ہردس منٛز چھُ آسان یہِ سورُے تَیار أسۍ ییٚمہِ ساتہٕ یِم سوزان چھِ تَمہِ ساتہٕ چھٕ ایٹ اے ٹایم سورٕے ریٹ چھٕ گژھان اِکَے وَٹ ڈَوُن اَتھ اَتھ چھُ نہٕ پَتہٕ کِہینۍ یِوان اَگر گورمینٛٹ ہٮ۪کہِ ہا یہِ رُکٲوِتھ تیٚلہِ اَگر اَمہِ خٲطر سُٹور ہٮ۪کہِ ہَن بَنٲوِتھ سٹور ہٮ۪کہِ ہن مال تھٲوِتھ یِم تھایہِ اَتھ روزِ ہا پَتہٕ فِکسٕڈ ریٹ کیٚنٛہہ اَمہِ سۭتۍ یِتُھٕے یِم سٹور کیٚنٛہہ بَنٲیہن اَتھ منٛز تھایِہا یہِ زمیٖن دار یہِ پَنُن یہِ یہِ پَنُن یہِ فصٕل یہِ پَنُن یہِ مال تھایہِ ہے زمیٖن دار اَتھ منٛز جمع تَمہِ ساتہٕ ہٮ۪کہِ ہا پتہٕ ییٚمہِ ساتہٕ اَتھ ٹایم واتہِ ہا وارٕ وارٕ کٔنہِ ہا یہِ أڈ أڈ ہن تَمہِ ساتہٕ روزِ ہا اَصٕل ریٹ تَمہِ ساتہٕ ہٮ۪کہِ ہا یہِ پَنُن مال یہِ کٕنِتھ تَمہِ ساتہٕ ییٖہَس اَصٕل ریٹ أمِس ہٮ۪کہِ ہا فٲہِدٕ یِتھ اَگر گورمینٛٹ ہٮ۪کہِ اَتھ اَمہِ خٲطرٕ یِہوے سِٹیپ تُلِتھ کہِ یہِ ہٮ۪کہِ سٹور بَنٲوِتھ اَمہِ سۭتۍ لَگہِ ہا أمِس زمیٖن دارس مدد یہِ ہٮ۪کہِ ہا پَتہٕ پَنُن یہِ مال اَصٕل ریٹس منٛز کٕنِتھ اَمہِ سۭتۍ ییہا فٲہِدٕ اَمہِ سۭتۍ ہٮ۪کہِ ہا نہٕ یِم زمیٖن دار خۄدکٔشی کٔرِتھ کیٚنٛہہ